فِشِنٛگ خٲطرٕ چھِ چیلینٛج یہِ چھُ ہوا گَژھِ نہٕ تیز آسُن کیٚنٛہہ نہَ گَژھِ آب زیادٕ آسُن تہٕ یم زٕ چیٖز چھِ بیٚیہِ گَژھِ یہِ سامان چھُ رَٹنہٕ خٲطرٕ سُہ گَژھِ اصٕل آسُن مےٚ چھِ پانہٕ یُس یہ فِشِنٛگ اَکہِ دۄیہِ لَٹہِ کٔرمٕژ مگر سایکلون وایکلون آو نہٕ کیٚنٛہہ شُکُر خۄدایَس کُن تہٕ مےٚ رٔٹ آرام سان کٔر مےٚ گاڈ اکھ زٕ رٔٹۍ زیادٕ چھُس نہٕ بہٕ رَٹان کیٚنٛہہ یُس ڈِفکَلٹ سُچویشَن اَتھ مَنٛز چھ آسان ٹٔرین چھِ آسان آب یُس زیادٕ چھُ آسان اور یُس دٔریاو چھُ پٮ۪وان اَجٮ۪ن جاین پار کَرُن یہِ چھُ واریاہ مُشکل تہٕ اتھ خٲطرٕ گَژھِ تھوڑا سامان آسُن تہٕ بیٚیہِ گَژھِ ایٚکسپیٖریَنس آسُن تہٕ بیٚیہِ چھُ نہٕ زیاد ضروٗرت کیٚنٛہہ اتھ